دَپان تِمہٕ چَلینٛجٕس تہٕ تِم اِشوٗز ؤنِو سا یِم ہَسا یِمَن ییٚمیُک سامنہٕ چھِ پٮ۪وان کَرُن ڈِسٹِرٛک بارہمولہ کٮ۪ن دۄہَے دۄہَے أسۍ کِتھ پٲٹھۍ سا ہٮ۪کو تِم چَلینٛجہٕ تِم پرٛابلِم ختم کٔرِتھ پنٛنہِ زِنٛدگی تہٕ پَنٛنہِ اَصلہِ زِنٛدگی منٛز بیٚیہِ کَمہِ مَدتہٕ سۭتۍ ہیٚچھو أسۍ پنٛنٮ۪ن لیٖڈرَن سۭتۍ أسۍ ہیٚچھوَ ڈیلی چَلینٛج سۭتۍ تِہِنٛدِ بیٚیہِ کُس اَثر ہسا چھِ پٮ۪وان سٲنِس اِنسٲنِیَتَس پٮ۪ٹھ اٮ۪گزامپٕل چھِ اَتھ اَکھ غریٖب لُکھ بیٚیہِ ہسا چھِ یِم ییٚلہِ أسۍ کیٚنٛہہ سَڑکہٕ وَڑکہٕ بناوو پَنٛنٮ۪ن سکوٗلَن منٛز اَنو تَبدیٖلی ییٚلہِ نہٕ ہَسا أسۍ مطلب کہِ سکوٗن سان آسو کِہیٖنۍ ییٚلہِ لَڑٲے آسہِ ییٚلہِ لِمِٹِڈ جاب آسَن بیٚیہِ ہسا ییٚلہِ نہٕ اَسہِ موقعہٕ دِن برٛونٛہہ گَژھنُک کِہیٖنۍ نہٕ اگر أسۍ پَنٛنہِ بارہمولہٕچ کتھ کَرو اَتھ مَنٛز ہسا چھِ تِمہٕ تِم پرٛابلِم أسۍ ڈیلی بیسٕس پٮ۪ٹھ سَفَر کَران کَمَن بُنیادَن پٮ۪ٹھ اگر ہسا أسۍ وٕنۍکٮ۪نُک کشمیٖر وٕچھو وٕنۍکٮ۪ن ہسا چھُ سون کشمیٖر سون کَشمیٖر واریاہ زیادٕ بےٚ روزگٲری ہٕنٛدِ بےٚ روزگار ہٕنٛدِس طیَس پٮ۪ٹھ سانٮ۪ن جوانَن چھُنہٕ یَتھ کَشمیٖرَس منٛز وٕںۍکٮ۪ن مُلازمَت بَنان کِہیٖنۍ نہٕ اِسی لیے ہَسا چھِ اَسہِ باقیَن مُلکَن ہٕنٛدۍ وٕنۍکٮ۪س سانہِ خٲطرٕ اَکھ چَلینٛج بَنیومُت ییٚتہِ ہسا چھِ اَکھ غریٖب اِنسان تہِ تیُتھ ییٚمِس نہ سا شامَس ہیٚکہِ بَتہٕ بٔنِتھ کِہیٖنۍ تہِ تِکیٛازِ اگَر ہَسا أزِکۍ لوٗکھ وٕچھو یِم ہَسا چھِ لَڑایہِ جِگڑَن مَنٛز آسان لَڑاج معموٗلی گٔژھۍتَن کیٚنٛہہ تہٕ لُکھ ہَسا چھِ تُکنُے لَگان بیٚیہِ ہَسا چھِنہٕ یِم سِٹیبٕل روزان کِہیٖنۍ نہٕ مطلب کانٛہہ اِنسان گوٚو أکۍسٕے جایہِ کیٚنٛہہ کَرنہِ پَتہٕ واتنایہِ سۄ کٲم اَن یِمَن ہَسا چھِ آسان ہوکُن تہِ یہِ یوکُن تہِ تَوَے نہ سا چھُنہٕ یِم یہِ اِنسان روزان آز أکِس جایہِ سٕٹیبٕل کِہیٖنۍ نہٕ بیٚیہِ ہَسا چھِ اَسہِ سون کشمیٖر تِم یِم تہِ تِم نۄقصان تہِ فیس کَران لایک اگر اَسہِ وٕنۍکٮ۪نَس اگر ہَسا اَسہِ پوسٹ نیرَن اگر أسۍ وٕنۍکٮ۪س پنٛنِس کشمیٖرَس منٛز وٕچھوکھ سانہِ کٔشیٖرِ منٛز ییٚتہِ ہَسا آسہِ لَچھِ بوٚد اٮ۪م اے اٮ۪م فِل تَتھ خٲطرٕ ہَسا چھِ اَسہِ گورمٮ۪نٛٹ دِوان کیٚنٛہہ لِمِٹِڈ جابٕس ییٚمہِ خٲطرٕ اَسہِ واریاہ زیادٕ پرٛابلِمَن ہُنٛد واریاہ زیادٕ نۄقصانَن ہُنٛد سامنہٕ چھِ کَران پٮ۪وُن ییٚمہِ سۭتۍ ہسا اِنسان چھِ پَتہٕ پَنٛنہِ یَتھ محسوٗس کَران کہِ مےٚ کیٛازِ پوٚر یا مےٚ کیٛاہ کوٚر مےٚ کیٛازِ کوٚر نہٕ ییٖتِس ٹایمَس کیٚنٛہہ تَوَے ہَسا چھِ اَسہِ باقیَن یِم مُلکَن ہٕنٛدۍ یِم دِوان چَلینٛج کہِ اَسہِ نِش ہَسا چھِ واریاہ زیادٕ جاب اَسہِ نہ سا چھَنہٕ غُربت یا اَسہِ نِش نہ سا چھُنہٕ محدوٗد جابٕز کِہیٖنۍ تہِ یا اَسہِ نِش ہَسا چھِ یِم موقعہٕ یِم أسۍ برٛونٛہہ ہٮ۪کہٕ نہٕ ہٮ۪کوکھ پَکنٲوِتھ یِم ہَسا چھِ سانہِ ڈِسٹِرٛک بارہمولہٕکۍ نۄقصانات یِم ہَسا لُکھ چھِ کَران وٕنۍکٮ۪س پَنٛنہِ یَتھ زِندگی مَنٛز یِمَن موقعن ہُنٛد سامنہٕ ہَسا چھِ اَسہِ پٮ۪وان کَرُن